ہیٚلو السَلامُ عَلَیکُم یہِ چھا ریٖڈ کافی کیفے ریٚسٹورَنٹ پُلوامِک اَسہِ اوس آرڈَر کَرُن اِنڈِین فُڈ تۄہہِ نِش چھا یہِ دٔستِیاب یہِ اِنڈِین فُڈ اِنڈین فُڈس منٛز کیاہ کیاہ چھُ تۄہہِ اَتہِ بَنان اَسہِ چھُ آرڈَر کَرُن اِنڈین فُڈَس منٛز آلو پَراٹھ راجِمہ چاوَل چِکن کٔری مَٹَن کٔری ہیٚکیا آرڈَر گٔژھتھ یہِ یہِ چھا دٔستِیاب تۄہہِ نِش اَتھ کوٗتاہ ریٹ گَژھِ اَگَر بہٕ یہِ آرڈَر کَرٕ وَۄنۍ گوٚو یہٕ آرڈَر اَتھ کوٗتاہ ٹایِم لَگہِ میون گَر تام واتنَس تۄہہِ چھوا سٔروِس جَلدی یہٕ واتنٲیزیٚو أکِس گٲنٹَس اَندَر اَندَر